وعلیکُم السلام اَہَن حظ آ اَتھ گٔے آبہٕ دَجہِ کَرنہِ بیٚیہِ چھِ یُس مےٚ دوا دیُت سُہ گوٚو تھاوُن جٲری